پرٲنِس زَمانَس منٛز ٲسۍ کیمرہ تِمن منٛز ٲسۍ نہٕ صاف فوٹو وۄتھان کِہینۍ تہِ آز چھِ تِم کیمرہ یِمن منٛز صاف فوٹو چھِ وۄتھان آز چھِ بیٚیہِ واریاہ جٔدیٖد ٹیکنالوجی تہِ